پنٛداہ جوٗن زٕ ساس سَتھ ٲٹھ اَکتوٗبَر زٕ ساس ٲٹھ نَو جُلاے زٕ ساس کَہہ بَہہ اَگستہٕ زٕ ساس ژۄداہ شُراہ بَہہ زٕ ساس تہٕ اَرداہ